اَگرٔے أسۍ وُچھو اَنِمٕل ڈیری فارم یِم زَن چھِ تِم چھِ ییٚتہِ ٲں مطلب واریاہَن مطلب کۄلگٲمہِ ڈِسٹِرٛکَس مےٚ أنٛدۍ پٔکۍ چھِ واریاہَن گھرَن ییٚتہِ ٲں مطلب یِم ڈیری فارَم ترٛٲۍ مِتۍ تِکیٛازِ یمو منٛز چھِ اسہِ واریاہ زیادٕ فٲیدٕ میلان میٖٹ چھِ ہیٚکان ڈیلی ڈیری چھِ فارم وام چھُ اسہِ میٖٹ میلان یا گاو چھِ دۄدھ دِوان یہِ چھِ اسہِ کوٚمنِٹی واریاہ زیادٕ ضروٗرَت لَگَان مطلب ییٚتہِ چھُ یَتھ ایریا ہَس مےٚ أنٛدۍ پٔکۍ ماحولَس منٛز یِم یِم بِزنیٚسمین چھِ یِم چھِ واریاہ فٲیدٕ اَتھ تُلان بیٚیہِ چھِ اَتھ کٲم کَران اَتھ چھِ بَٹَر تہِ بَنان اَتھ ٲں تھٔنۍ تہِ چھیٚس بَنان گیٛو تہِ چھُس بَنان یہِ چھُ واریاہ ضروٗرَت لَگان مطلب ایز اےٚ اَگر بہٕ وُچھہٕ بہٕ چھیٚس اَکھ ہاوُس وایِف مےٚ چھِ بَٹَر لَگان واریاہ زیادٕ ضروٗرَت بیٚیہِ چھیٚس بہٕ گیٛو تہِ بَناوان گاو ییٚلہِ چیٛاوان بہٕ پَتہٕ چھِ سُہ دۄدھ دوان سُہ تہِ چھِ اسہِ چھُ اَمہِ سۭتۍ واریاہ زیادٕ اصٕل فٲیدٕ میلان